مےٚ چھِ پٕلانٛٹو منٛز ٹماٹَر کُل پَسنٛد ٹماٹَر چھِ مےٚ امہِ موٗجوٗب تہِ پَسنٛد تِم چھِ وَندَس أسۍ ہٮٚک ہیٚکان ہۄکھنٲوِتھ تمَن چھِ اَسہِ ٹَماٹر ہَچہِ بَنان أتی چھِ أسۍ وَندَس تہِ ہٮ۪کان ٹَماٹَر اِستعمال کٔرِتھ ٹماٹَر چھِ ژۄکۍ تھوڑا آسان تمَن چھِ ٹیسٹ تھوڑا ژۄکرَس پٮ۪ٹھ آسان تمَن ہُنٛد لَزت چھِ واریاہ زیادٕ میوٗٹھ تہٕ مٔدُر آسان تمَن ہُنٛد ٹماٹر چھِ وۄزٕلۍ آسان مےٚ چھِ تم واریاہ زیادٕ خۄش کَران پوشو منٛز چھِ مےٚ پَسنٛد گۄلاب گۄلاب چھِ أسۍ ہٮ۪کان ہۄکھوِتھ گۄلاب چھِ أسۍ ہٮ۪کان چایہِ منٛز ترٲیِتھ أتی چھِ ہٮ۪کان چٮ۪تھ گۄلابُک گۄلابَس چھِ أسۍ ہٮ۪کان رَس کٔڑِتھ تمیُک رَس چھِ أسۍ اَتھس بٕتھِن تہِ ہٮ۪کان یہِ اِستعمال کٔرِتھ تمیُک رَس چھِ واریاہ اِنسانَس فٲیدٕ دِوان پنٛنہِ ژَمہِ پٮ۪ٹھ اۭں فرٛوٗٹو منٛز چھِ مےٚ پَسنٛد ژوٗنٛٹھ ژوٗنٛٹھ تہِ چھِ واریاہ اَکھ فٲیدٕ مَند چیٖز ژوٗٹھ ژوٗنٛٹھَس تہِ چھِ ژوٗنٛٹھۍ چھِ أسۍ کھٮ۪وان اگر گرمی تہِ آسہِ سُہ تہِ کھٮ۪مو أسۍ سردی منٛز تہِ ہیٚکو أسۍ ژوٗنٛٹھ کھٮ۪تھ گرمی منٛز تہِ ہیٚکو أسۍ ژوٗنٛٹھۍ کھٮ۪تھ وِجٹیبلو منٛز چھِ مےٚ پَسنٛد ٲلوٕ کیازِ ٲلوٕ چھِ مےٚ واریاہ زیادٕ پَسنٛد تم چھِ مٔدٕرۍ آسان ٲلوٕ چھِ أسۍ ہیٚکان پرٛٮ۪تھ سیٖزنَس منٛز کھٮ۪تھ تَوَے چھِ مےٚ عیٖت چیٖز پَسنٛد